آ ہاٹ بٮ۪مارِ تہٕ کٮ۪نسَرَس چھِ علاج مگر تِم چھِ واریاہ درٛوٚج عام نَفر ہٮ۪کہِ نہٕ تٕم اٮ۪فاڈِبٕل کٔرِتھ کِہیٖنۍ